اَلسَلامُ علیکُم أسۍ حظ چھِ گَرٕ پھیملی ممبر باہہ مول موج بٲے ترےٚ تہٕ بیٚیہِ حظ چھِ بیٚنہِ زٕ بیٚیہِ حظ چھِ بیٚنہِ نیُک اکھ مٲلِس چھُ ناو غُلام محی الدیٖن وانی ماجہِ چھُ ناو زوٗنا بیگم تہٕ بٔڑِس بٲیِس چھُ ناو نذیٖر احمد وانی تٔمِس چھِ نِکۍ ترےٚ گۄڈنِکِس چھُس ناو آصِف احمد وانی دوٚیمِس چھُس ناو انیٖسا وانی تریٚیِمِس چھُس ناو میٖثَم علی وانی بیٚیہِ حظ چھ تمۍ سٔنٛدِ مِسِز ناو مَسرَت بانو سۄ حظ چھِ دُکاندٲری کَران تہٕ پَنُن عیال پالان تٔتھۍ پیٚٹھ تہٕ بیٚیہِ حظ چھُ دوٚیِم بوے حظ چھُ تمس چھُ ناو محمد امیٖن وانی تٔمِس حظ چھِ کوٗر اکھ تہٕ بیٚیہِ تٔمِس چھُ ناو معصوما زہرا بیٚیہِ حظ چھِ تٔمِس خاندارنہ تٔمِس حظ چھُس ناو مَسرت بانو خاندارنہِ حظ چھُس ناو سبیٖکا بانو تہٕ سُہ تہِ حظ چھُ سُہ حظ چھُ مٔزوٗرۍ ؤزوٗرۍ کَران تہٕ پالان پَنُن عیال بیٚیہِ حظ چھُ بیاکھ بوے تٔمِس حظ چھُ ناو مُظفر حُسین وانی تٔمِس حظ چھِ کورِ ترےٚ تہٕ سُہ حظ چھُ پانہٕ سُہ تہِ حٕظ چھُ مٔزوٗرۍ کَران تہٕ بیٚیہِ حظ چھِ تٔمِس ترےٚ نِچہِ گۄڈنِکِس چھُ ناو چھُس ناو محوِش تہٕ دوٚیمِس چھُس ناو رونَق تریٚیِمِس چھُس ناو الیٖزا تِم حظ چھِ وٕنہِ پَرٲنی گۄڈنِچ چھِ پَران ایٹتھَس دوٚیِم حظ چھِ پَران سیٚونتھَس تہٕ تریٚیِم چھِ پَران ایٚل کے جی سُہ تہِ حظ چھُ مٔزورۍ کَران تہٕ پَنُن عیال پالان تہٕ بیاکھ بیٚنہِ حظ چھِ سۄ تہِ حٕظ تٔمِس حظ چھِ مَطلَب زامُت بَچہِ سۄ چھِ وٕنہِ ییٚتہِ تٔمِس چھِ ڈیلوری گٔمٕژسۄ چھِ ونہ ییٚتھۍ تہٕ بہٕ حظ چھَس گَژھان مدیٖنہ پَبلِک سُکوٗل باقی تٔتی دۄہَس آسان کَران مٔزوٗریا پَنن تہٕ مےٚ حظ چھِ واریاہ فرنڈ تمو مَنٛز چھِ مےٚ واریاہ یِم مےٚ سۭتۍ مےٚ کُلیٖگ چھِ تِم چھِ میٚیہِ سۭتۍ کٲم کَران تِم حظ چھِ واریاہ اصل اِنٹیلِجنٹ چھِ مگر چھِ سٲری بیٚروزگار تہٕ گَژھان چھِ مدیٖنہ پَبلِک سکولَس مَنٛز چھِ بَچَن دِوان تعلیٖم أسۍ حظ چھ پَنُن جاب ایٖماندٲری سۭتۍ پَکناوان برونٛہہ تہٕ پَنن محنت مَشقت چھِ کَران تہٕ یِوان چھِ شامَس پَنُن گَرٕ دۄہَس چھِ پیٚوان اَسہِ ستھ کلاس دِن سَتَن کلاسَن مَنٛز چھ آسان اَسہِ اکھ کلاس ویکینٹ تہٕ یِتھ کنۍ اَسہِ صُبحٲے دَہہِ پیٚٹھ کلاس چھُ لَگان شامچَن ژورَن تانیٚتھ پَتہٕ چھِ آسان اَسہِ مَنٛزٕ بریک أکِس گَنٹَس تتھ گَنٹَس مَنٛز چھِ أسۍ ہیٚکان بَتہٕ کھیٚتھ بیٚیہِ چھِ ہیٚکان نٮ۪ماز وٮ۪ماز پٔرِتھ بیٚیہِ چھِ ہیٚکان شُرٮ۪ن گِندنٲوِتھ تہٕ اتھ اَتہِ سُکول چھ اَسہِ پیٚوان واریاہ کٲم کَرٕنۍ تکیاز ستھ کلاس چھِ اَسہِ پیٚوان دۄہَس دِن مٔنٛزۍ مٔنٛزۍ چھُ اَسہِ پیٚوان ویکَنٹ اکھ کلاس دیُن تہٕ باقی چھِ أسۍ شےٚ کلاس کَنٹنیوٗ پیٚوان دِن أسۍ چھِ بَچَن دِیان سۭتۍ پَرناوان تہٕ أسۍ چھ یہِ چھُ اَسہِ اَسہِ پیٚٹھ چھُ یہِ وٲجِب اگر نہٕ أسۍ یہِ مَطلَب أسۍ اگر یہوٚے یوت تَنخاہے یوت نِمو بَچَن پَرَ پَرناوو نہٕ کینٛہہ تہٕ یہِ چھُ گۄناہ گَژھان اتھ مَنٛز چھِ واریاہ فرنڈ تِمَن تِم فرنڈ تہِ چھِ مے سۭتۍ کٲم کَران تِم تہِ چھِ واریاہ ایجُکیٹِڈ مگر نوکری چھَنہٕ کٲنٛسے تہٕ سٲری چھِ کَران أسۍ پرایویٹ جاب کَران دۄہَس آسان جاب مگر یہِ چھُ پرایویٹ یہِ چھُنہٕ گورمنٹ کِہیٖنۍ